مےٚ اوس ٹٮ۪نتھس تام فیورِٹ سَبجَکٹ اُردو تِکیٛازِ اُردو اوس اَکھ سہل تہٕ آسان لینٛگویج سۄ ٲس سَمجھٕنۍ واریاہ سَہل تَتھ منٛز آسہٕ سِٹوری آسان تَتھ منٛز آسہٕ تِم دٔلیٖل آسان اوٚہ اوٚہ اوٚہ کُس مَزٕ اوس لَگان سِکِستھَس منٛز سٮ۪ونتھَس منٛز ایٹتھس منٛز تہِ آسہٕ تِم تِم سِٹوری یِم سمٕجھ آسہٕ تَران اُردو پٲٹھۍ تِکیٛازِ تِمن دۄہَن اوس نہٕ اِنٛگلِش تَران سمٕجھ کیٚنٛہہ اُردووَس اوس بیٛاکھ فٲیدٕ تہِ سُہ اوس لٮ۪کھُن تَگان اَصٕل پٲٹھۍ سُہ اوس نہٕ زیادٕ سَکھ گژھان لٮ۪کھُن کیٚنٛہہ تِکیٛازِ سُہ چھُ سٲنِس کٲشرِس سۭتۍ رَلان بیٚیہِ اوس اُردو اَمہِ موٗجوٗب اَسہِ مےٚ فیورِٹ سَبجَکٹ تِکیٛازِ اَسہِ اوس اُردو پرناوَن وول تہِ ماشٹَر اَصٕل تٔمِس ماشٹرَس اوس ناو فاروق فاروق احمد فاروق احمد اوس اَسہِ چوب تہِ دِوان تہٕ مگر مَزٕ تہِ اوس لَگان تہٕ اُردو چھُ آز اُردو چھِ آز تہِ اصٕل سبجَکٹ اَکھ تَتھ منٛز چھِ لِٹریچَر تَتھ منٛز چھُ غالبٕنۍ شٲعری اوٚہ ہو ہو ہو ہو کَمَن شعرَن اوس تِم سُہ مَزٕ آسان مےٚ ٲسۍ آسان سٲری شعر یاد پرٛٮ۪تھ کُنہِ پرٛٮ۪تھ کُنہِ کِتابہِ ہِنٛدۍ سٲری شعر اوسُس بہٕ یاد تھاوان بیٚیہِ اوس یِوان تِمَن اَفسانہٕ ہَن تہٕ تِمن یِم بیٚیہِ یِم تِم داستان ٲسۍ تِمن داستانن منٛز آسہٕ جِنَن ہٕنٛز بولہِ یِوان وَنٛنہٕ جنَن ہٕنٛز کہانی یِوان وَنٛنہٕ اوٚہ اوٚہ کُس مَزٕ اوس لَگان اُردوچ اُردوچَن اُردوچن ہُمَن ٹھیٖک چھےٚ بیٚیہِ اوس کَران أسۍ